ییٚلہِ مےٚ پَنُن گۄڈنیک چیٖز اوٚن سُہ اوٚن مےٚ کَمرَس خٲطرٕ شیٖٹ سُہ اوس واریاہ زیادٕ اصل شیٖٹ تمیُک یُس کَلَر اوس سُہ اوس سَبز کَلَر تہٕ سُہ اوس اصلہِ میٚٹیٖریل اوس تتھ لٲگِتھ اوس یُتھ یا یِمَن یِمَن چیٖزَن ہُنٛد سُہ بَنیومُت اوس یعنی کہِ پَن ٲسِس سُہ اوس واریاہ صاف پَن لٲگِتھ سُہ اوس واریاہ اصلہِ پَنُک آمُت بَناونہٕ تہٕ سُہ اوسُکھ بَنوونومُت مِشیٖن سۭتۍ سُہ اوس بہتَریٖن شیٖٹ تمیُک یُس رَنٛگ اوس سُہ اوس سبز تہٕ سُہ اوس واریاہ زیادٕ سَجان ییٚلہِ سُہ کَمرَس تراوان ٲسۍ سُہ اوس باہہ باے پانٛژھ تہٕ سُہ اوس واریاہ اصل بٔڑِس کَمرَس خٲطرٕ تہٕ یُتھُے پَتہٕ ٲسۍ تتھ تَتھ ٲسۍ مَگَر پَردٕ تہِ تورے سۭتۍ سُہ اوس میچ کَلَر بیٚیہِ ٲسِس تکیہِ پانٛژھ تہِ سۭتۍ پَتہٕ اَنہِ مےٚ تِمَن تکِیَن وورِ تہٕ سُہ اوس واریاہ بہترین شیٖٹ تمہِ سۭتۍ اوس کَمرٕ یُس اوس سُہ اوس واریاہ زیادٕ سَجان سُہ اوس واریاہ اصل شیٖٹ تہٕ سُہ ٲسٕس بہٕ تراوان کَمرَس یُتھُے تہِ کانٛہہ پوٚژھ ووٚژھ یِوان اوس سُہ اوس واریاہ زیادٕ اصل یہِ لُک دِوان واریاہ زیادٕ اصل اوس باسان سُہ شیٖٹ تہٕ سُہ رنیو تہِ نہٕ کِہیٖنۍ سُہ چھُ چھٕلۍ چھٕلۍ نَوان تَتھ گے کَم سے کَم ٲٹھ نَو داہہ ؤری تتھ شیٖٹَس سُہ چھُ اصل صاف چیٖز تہٕ آز تہِ چھُ سُہ باسان زَن چھُکھ سُہ وٕنی اوٚنمُت تہٕ سُہ چھوٚل تہِ مےٚ واریاہ لَٹہِ مَگَر تَتھ دراو نہٕ کَلَر وَلَر ٹوٹلی نیٚبَر کِہیٖنۍ کَلَر دراو نہٕ تتھ ٹوٹلی نیٚبَر کِہیٖنۍ سُہ چھُ واریاہ بہترین شیٖٹ اَگَر کٲنٛسہِ تہِ خاندَر چھُ آسان ہَمسایَس خاندَر چھُ آسان یا رِشتہ دارَن تم چھ نِوان سُہ پَتہٕ چھ سُہ تم تراوان تہٕ اَکہِ دۄہہ تروو اَسہِ سُہ ٹیٚنٹَس تَل تہِ سُہ شیٖٹ سُہ اوس واریاہ بہتریٖن شیٖٹ سُہ اوس باسان قٲلیٖن ہیوٗ یَپٲرۍ ٲسٕس کَلَر تہِ سبز کَلَر تہٕ سُہ چھِ أسہ چھَلان تہِ سُہ چھُ یِوان مِشیٖن مَنٛز تہِ چھَلنہٕ تہٕ اتھٕ سۭتۍ تہِ زیاد چھ سُہ اتھٕ سۭتۍ چھَلان سُہ چھُ واریاہ زیادٕ واریاہ زیادٕ خوٗبصوٗرَت سُہ شیٖٹ گریٖن کَلرُک شیٖٹ سبز کَلرُک شیٖٹ سُہ چھُ واریاہ زیادٕ خۄشوُن خوٗبصوٗرَت چھُ یُس تہِ وٕچھان چھُ سُہ چھُ تتھ شیٖٹَس کُن مٲیِل گَژھان سُہ چھُ اصٕل شیٖٹ سُہ چھپ چھٕلۍ چھٕلۍ نَوان یُتھُے تتھ پیٚتھ بہوان چھَس سُہ شیٖٹ چھ زَن باسان مۄٹھ دِوان کھۄرَن سُہ چھُ اصل شیٖٹ واریاہ اصل ڈِزایِن چھ تَتھ پیٚٹھ بَنٲوِتھ تَتھ پیٚٹھ چھِ بَنٲوِتھ گُلاب پوش لَنجہِ چھَس کھٲلِتھ گوٚلاب پوش یِم چھِس تِم چھِس ریٚڈ کَلرٕ سۭتۍ وۄزلہِ کَلرٕ سۭتۍ بَنٲوِتھ سُہ چھُ واریاہ زیاد اصٕل سَجان سُہ شیٖٹ تہٕ سٲری چھِ یَژھان یم تہِ وٕچھان چھِ تَتھ شیٖٹَس تِم تہِ چھِ یَژھان تیُتھُے ہیوٗ شیٖٹ اَنُن سُہ اوس مےٚ یُتھُے مےٚ سُہ گۄڈنیٚتھ آڈَر کوٚر سُہ اَننوو مےٚ آڈرَس پیٚٹھ تمہِ ساتہٕ پیٚو سُہ بَہَن شَتَن مَگَر آز اَگَر أسۍ أزکہِ بازرٕ وٕچھو آزٕ تیُتھُے شیٖٹ چُکایاو مےٚ پَتہٕ سُہ بَنیوو مےٚ پانٛژَن ساسَن تہٕ آز برونٛہہ باہہ ؤری چھُ مےٚ سُہ اوٚنمُت تمہِ دۄہہ چھُ مےٚ سُہ اوٚنمُت صرف بَہَن شَتَن گۄڈٕ اوس سُہ وَنان یُس سُہ دُکاندار چھُ یُس سُہ میٹِنٛگ کٕنان وول چھُ سُہ اوس وَنان گۄڈنیٚتھ اتھ پَنداہہ شَتھ رۄپیہِ تَتھ شیٖٹَس تہٕ مےٚ دِتمَس باہہ شَتھ رۄپیہِ تہٕ یُتھُے مےٚ تورٕ اوٚن پَتہٕ تروو مےٚ سُہ مےٚ گے گَرٕکۍ تہِ واریاہ زیادٕ خۄش یُتھُے مےٚ سُہ کَمرَس تروو تکیازِ سُہ چھُ بہٕ چھَس مےٚ چھُ خۄش کَران تَتھ کَمرَس مَنٛز بِہُن یتھ کَمرس مَنٛز مےٚ سُہ شیٖٹ چھُ تتھ چھِ بٔڑۍ بٔڑۍ گُلاب بَنٲوِتھ سُہ چھُ واریاہ زیادٕ سَجان